اسلام علیکُم تہٕ اَز وَنہو تۄہہِ بہٕ اَز مےٚ یُس فیٚورِٹ سیٖزَن پَنُن چھُ فیٚورِٹ سیٖزَن چھُ ویسے یِوان جوٗن جُلائی تہٕ اَگسٹہٕ کیٛازِکہِ یُس وِنٛٹَر چھُ یِوان سرینگرَس مَنٛز یا کٔشیٖرِ مَنٛز اَتھ منٛز چھِ واریاہ گَنٛد وۄتھان گَنٛد چھِ کِتھٕ کٔنۍ وۄَتھان گَنٛد چھِ وۄتھان شیٖن چھُ پٮ۪وان شیٖنہٕ سۭتۍ چھےٚ سِلِپ گژھان اِنسان چھُنہٕ ہٮ۪کان نٮ۪بَر نیٖرِتھ ٹھیٖک چھا اِتھَے کٔنۍ چھِ واریاہ واریاہ چیٖز گژھان ییٚمہِ سۭتۍ وَنٛدَس منٛز اِنسانَس کھَران چھِ گۄڈنِچی بٔڈ کَتھ تۭر چھِ آسان تۭر چھےٚ یِژھ آسان کٔشیٖرِ منٛز اگرے نیٚبرِم ایی تٔمِس کیٛاہ گژھِ تٔمِس سُہ گَلہِ ییٚتہِ سیوٚد تٔمِس گٔے فالٕج اِسلیے تہٕ تۭرٕے چھےٚ سارِوٕے کھۄتہٕ سارِوٕے کھۄتہٕ بوٚڈ آسان اَتھ منٛز اِشوٗ تہٕ اِسلیے اَمہِ کھۄتہٕ مےٚ چھِ جوٗن کَران خۄش جوٗن جُلائی اَگست سپٹمبَر یِم ژور رٮ۪تھ یِم چھِ یہِ سیٖزَن یِمَن ژور رٮ۪تَن ہٕنٛز سیٖزَن چھِ مےٚ خۄش کَران آ اَمہِ پَتہٕ گٔے کٲم اَمہِ پَتہٕ کَرو أسۍ کَتھ وۄنۍ یِم باقٕے مَنتھٕ چھِ آسان تِمَن مَنتھَن منٛز کیٛاہ چھُ گژھان تِمَن مَنتھَن مَنٛز چھِ أتھی روٗد آسان أتھی تاپھ آسان أتھی اوٚبُر آسان أتھی تۭر آسان أتھی ہَوا آسان تہٕ سُہ موسَم تہِ چھُنہٕ صحیح روزان کیٚنٛہہ اِسلیے یہِ جوٗن جُلائی چھُ روزان یہِ جوٗن جُلائی چھِ خٲلی مےٚ باسان میٛانہِ حِساب اَصٕل سیٖزَن میٛون فیٚورِٹ سیٖزَن